اہن حظ آ برٛونٛٹھ پَہم رُکزیٚو تُہۍ اتٮ۪ن آ اتھ دروازس نِش چھُو تۄہہِ رُکن تُہۍ پٔکِو بیٚیہِ رَژھہِ ہیٚنہ برٛونٛٹھ آ بَس بَس بَس ییٚکہِ ترٛٲیِو مےٚ ییٚتی کوٗتاہ ووت زٕ ہَتھ رۄپیہِ یے مگر میٹر چھُ ہاوان یتھ چھُ مےٚ وٲتمٕتۍ أکھ ہتھ تہٕ ارنمتھے رۄپیہِ بہٕ کِتھ کٔنۍ دِمہو تۄہہِ زٕ ہَتھ یہِ چھُ میٹر ہاوان اکھ ہتھ تہٕ ارنَمتے رۄپیہِ اۭں نہ نہ ادٕ ٹھیٖک چھُ بہٕ دِمہو تۄہہِ اکھ ہتھ تہٕ ارنَمتھے آ تۄہہِ چھُو فون پے ایٚم پے یا جی پے وی پے کیٚنٛہہ چَلان ادٕ یہِ اوسوٕ نہ تۄہہِ تھاوُن ضروری مہ چھُ سارنی آسان پونٛسہٕ چَندس آز کٔمِس چھِ آسان پونٛسہِ چَندس آز چھُنہٕ آسان کٕہٕنۍ تہِ تھاوان آزے بیم تھوٚوُکھ پونٛسہٕ چَنٛدس تھونس آز چھُنہٕ چَنٛدس تَھوان پونٛسہٕ کٕہٕنۍ نہ نہ نہ نہ تۄہہِ پَزہیٚو نہ تھاوُن جی پے ایٚم پے یا کیٚنٛہہ گوگٕل پے ووگٕل پے پے پزہیٚو تۄہہِ تھاوُن سُہ سِکین چھُو نہ تۄہہِ تھومُت آزے سارنٕے چھُ آسان سُے مُسافرن تانۍ چھُ سُہ سِکین تھومُت نہِ تۄہہ پَزہیٚو سِکین تھاوُن مےٚ چھُ باسان تۄہہِ پَزہیٚو سِکین تَھاوُن وۄنۍ کَتھ پٮ۪ٹھ کرہو بہٕ تۄہہِ تُہی ؤنِو وۄنۍ اگرے ایٚم پے چھُو تہٕ تیلہ چھُ ٹھیٖک بہٕ کرہو ایٚم پے سٕے آ آ آ آ مے وچھُن ایٚم پے یی چھُ نہ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ کٔرو ایٚم پے ایٚم پے چھُو تۄہہِ چَلان بہٕ کرہو تۄہہِ ایٚم پے یَس پٮ۪ٹھ اکھ ہتھ تہٕ ارنَمتھ رۄپیہِ سیٚنڈ تہٕ ٹھیٖک چھُ نہِ آ ادکیٚہ ٹھیٖک چھُ ہایو تُہۍ مےٚ یہِ کیو آر سُہ کوڈ چھُنہ کیتھانۍ بہٕ کرٕ تَمے پٮ۪ٹھ تۄہہِ ٹرانسفر پونٛسہٕ آ ٹھیٖک چھُ چَلو وٲتیٚہ پونٛسہٕ گوٚو یہِ مےٚ نِش ییٚتٮ۪ن مے کوٚر ڈَن اچھا آ ٹھیٖک چھُ ٹھیٖک چھُ